السلام علیکُم ٹھیٖک تُہۍ چھِو حظ لی ڈِلایِس بیکری پٮ۪ٹھ اَسہِ اوس تھوڑا مےٚ چھِ تھوڑا مطلب بٲیِس یہِ خانٛدَر اَسہِ گژھَن کُکیٖز مطلب کیکٕس وغیرہ لیکن گٔژھ آسٕنۍ اَصٕل کالٹی صاف واریاہ اچھا اچھا تُہۍ ہٲیِو تُہۍ تھوڑا مطلب گۄڈٕ سٮ۪مپٕل تہٕ کیٛاہ کیٛاہ چھُو بیجان یا کیٛاہ کیٛاہ چھُ مِلان اَتہِ مطلب کُکیٖز گژھِ اَسہِ گۄڈٕنٮ۪تھٕے مطلب مگر اَسہِ چھُ مہندی رات خٲطرٕ گوٚژھ اَسہِ آسُن کیک اَصٕل ترٛےٚ پاوُنٛڈ وغیرہ مطلب اَسہِ گژھَن کُکیٖز تِم چھِنہٕ حظ تِم کوکونَٹ دار یِوان وٕنۍکٮ۪نَس

نَہ اَسہِ گژھَن فِفٹی اَکھ گژھَن اَسہِ فِفٹی خٲ یہِ مطلب اَصلی یِم فِفٹی سُہ گژھِ اَسہِ سَنڈے خٲطرٕ بَٹوار خٲطرٕ گژھِ اَسہِ ییٚمہِ بَٹوار خٲطرٕ گژھِ اَسہِ وُہَن ہِنٛدۍ مطلب تِم چھِ نَہ تِم کوکونَٹ اَصٕل آسان پتہٕ گٔے اَسہِ مَلمٲنٛزۍ رات خٲطرٕ گژھَن اَسہِ دَہن ہِنٛدۍ یِتھَے کَنۍ چھِ اَسہِ تھوڑا وٮ۪رایٹی ٹایِپ ضوٚرَتھ اَہن حظ اۭں

چلو ٹھیٖک ٹھیٖک تُہۍ ہٲیِو تویتہِ وَٹسَپَس پٮ۪ٹھ سوٗزِو سٮ۪مپٕل تہٕ بہٕ دِمو تۄہہِ پَتہٕ یہِ بہٕ وَنو تۄہہِ کیٛاہ کیٛاہ چھُ ٹھیٖک ٹھیٖک ٹھیٖک پَتہٕ گژھِ اَسہِ بَٹہٕ مَہن بَٹوار چھِ مہنٛدی رات تَمہِ وِز گژھِ اَسہِ سُہ بوٚڑ پَہَم مطلب تِم ہٲیِو اَسہِ تُہۍ ڈِزاینہٕ دار کیک پتہٕ چھِ تِم تھوڑا کَسٹٕمایزٕڈ گٔژھۍ تِم کیک آسٕنۍ اَسہِ اچھا أسۍ چھِ تھوڑا صورہ صورہ چھُو تۄہہِ واتناوُن ٹھیٖک چھُ تُہۍ ہٲیِو تویتہِ مطلب کِتھ کَنۍ کیٛاہ چھِ ڈِزایِن وغیرہ کیکٕکۍ تِم گژھِ اَسہِ تھرٛی آ چلو ٹھیٖک چھُ آ آ أسی ٲسِو تۄہہِ کران تَمہِ وِزِ آو نہٕ پوٗرٕ کرنہٕ کیٚنٛہہ تہٕ تُہۍ کٔرۍزیو تہِ وۄنۍ یہِ چلو ٹھیٖک ٹھیٖک مطلب یُس مہنٛدی رات یُس کیک آسہِ سُہ گوٚژھ آسُن واریاہ اَصٕل مگر تھوڑا کیٛازِ کہِ یہِ چھُ وۄنۍ ڈِفرَنٛٹ گوٚژھ واریاہ یُنیٖک آ چلو ٹھیٖک ٹھیٖک چلو شُکریہ چلو بِہِو خۄدایَس حوالہٕ السلام